ہیٚلو ہیٚلو اَسہِ حظ چھِ پگاہ بَتہٕ ترٛامہِ پانٛژھ دَہ اَسہِ اوس تَمہِ لوٗکھ ہَتھ زٕ ہَتھ کھنٛڈ حظ چھِ تہٕ تِمَن خٲطرٕ اوس سیُن تیار کَرُن أکیٛاہ بہٕ حظ یِمو صُبحَس اوٗرۍ تہٕ بہٕ وَنہو أتھی